اَگَر أسۍ کَتھ کَرو مَلیریاہَس متعلق یُس یہِ مَلیریا چھِ یہِ چھِ پھٲلان گَنٛدٕ گَنٛدٕ چیٖزو سۭتۍ یِتھ کَنۍ زَنہٕ اَگَر أسۍ کُنہِ جایہِ کینٛہہ چھُ کھٮ۪وان اور پَتہٕ چھِ أسۍ تَتیٚتھ کینٛہہ ڈٮ۪سٹ بیٖن چِھنہٕ أسۍ یوٗز کَران کِہیٖنۍ یا باقٕے باقٕے چیٖز اَمہِ سۭتۍ کیٛاہ چھِ گَژھان اَمہِ سۭتۍ چھِ گنٛدگی مطلب وۄتھان ییٚلہِ واریاہ چیٖزُک کانٛہہ واریاہ کالُک کانٛہہ چیٖز چھُ أتی تھاوان تَتھ تہِ وۄتھان مُشُک تہٕ ییٚلہِ مُشُک تَتھ ووٚتھ تَمے سۭتۍ چھُ کینٛہہ مٔہیہ پٲدٕ گَژھان ییٚلہِ تِم مٔہیہ چھِ پٲدٕ گَژھان تِم کیٛاہ چھِ کَران کٲم تِم چھِ خَطرناک أکِس اِنسانس سٕنٛدِ جِسمہٕ خٲطرٕ بَنان تِکیٛازِ ییٚلہِ أسۍ مَلیریاہِچ کَتھ تہِ کَران یہِ چھِ اَکھ موٚہ یُس زَنہٕ أکِس اِنسانَس ٹوٚپھ چھِ دِوان اور ٹوٚپھ دِنہٕ سۭتۍ سۭتۍ سۭتۍ چھُ تٔمِس کَھَسان پَتہٕ تَپھ وَپھ خطرناک چھِ أمِس یہِ چھُ بٮ۪مار گَژھان غرض یُس یہِ مَلیریا چھُ یہِ چھُ مٔکرِیٛار سۭتۍ وۄتھان اَگَر أسۍ پَنُن ماحول صاف تھاوَو اوٚنٛد پوٚک تھاوَو صاف یُس یہِ بٮ۪مٲرۍ یہِ مَلیرِیا چھِ یہِ چھِ واریاہ کَم گَژھنُک خَطرٕ تِکیٛازِ ییٚلہِ اِنسان پَنُن ماحول چھُ صاف تھاوان تیٚلہِ چھُ باقٕے چیٖز تہِ مےٚ چھِ أسۍ اِیَر چھِ چٮ۪وان یِتہِ چھِ فرٛش روزان یُس أسۍ یورٕ کاربَن ڈاے آکسایڈ چھِ ترٛاوان سُہ تہِ چھُ نیران اَصٕل پٲٹھۍ غرٕض مطلب کہِ اگر أسۍ وٕنۍکٮ۪نَس کٔشیٖرِ ہِنٛز کَتھ کَرو ییٚتہِ چھِ واریاہَن جایَن مطلب أکیٛاہ أسۍ کَرو پَنٛنہِ سرینَگَرٕچ کَتھ ییٚتہِ چھُ واریاہ پاپُلیشَن اٮ۪کٕسپٕلوجَن مطلب أکۍسٕے جایہِ چھُ پاپُلیشَن یُس یہِ أسۍ پَنُن یہِ آوُٹ لٮ۪ٹ یہِ چھِنہٕ ہٮ۪کان أسۍ دوٗر کٔڑِتھ کِہیٖنۍ ییٚمہِ سۭتۍ أسۍ اَکھ چیٖز نۄقصان چھِ گژھان زِ أسۍ چھِنہٕ ہٮ۪کان پَنُن ماحول صاف تھٲیِتھ کِہیٖنۍ اَمہِ خٲطرٕ کٔر گورمٮ۪نٛٹَن واریاہ واریاہ کامہِ اگر أسۍ تِمنٮ۪ن ہُنٛد دَل دِمو أسۍ تِمَن ہُنٛد سام نِمو گورمٮ۪نٛٹَن کوٚر یہِ سون یہِ سرینگر یہِ کوٚرُن مُلژِپٔلٹی اندر اَمہِ سۭتۍ کیٛاہ چھِ اَسہِ گژھان یُس اَسہِ سانٮ۪ن گرو منٛز چھِ یہِ ژھۄٹھ نیران یہِ چھِ صُبحٲے یِوان مُنسِپٔلٹی وٲلۍ تِم چھِ تُلان تہٕ یہِ ژھۄٹھ نِوان ییٚمہِ سۭتۍ سون اٮ۪نوارَمٮ۪نٛٹ چھِ ٹھیٖک روزان اور یِم مُنسِپٔلٹی وٲلۍ ہٮ۪کان چھِ وٲتِتھ کِہیٖنۍ اَمہِ سۭتۍ چھِ پَتہٕ یِمَے مٔہیہِ وۄتھان یِم أکِس اِنسانَس ٹوٚپھ دِنہٕ سۭتۍ چھِ أکِس اِنسانَس مَلیریا مَتان ییٚلہِ اِنسانَس أکِس ملیریا مَتیٛاو اَمہِ سۭتۍ کیٛاہ گژھان اَمہِ سۭتۍ چھِ فیٖوَر کھَسان یہِ چھُ أکِس اِنسان سٕںٛدِ خٲطرٕ خطرناک مُشکِل پٲدٕ کَران اَگَر نہٕ اَتھ جَلدی جَلدی علاج یی کَرنہٕ کِہیٖنۍ یہِ بَنہِ خطرناک بٮ۪مٲرۍ أکِس اِنسان سٕنٛدِ خٲطرٕ یِتھ کَنۍ زَنہٕ سُہ پَنُن جان ہیٚکہِ دِتھ اَگَر أسۍ مَلیریاہٕچ کَتھ کَرو یہِ اوس برٛوںٛہہ کالہِ دہلی منٛز گژھان مگر کینٛہہ ٹایمہٕ پَتہٕ آو یہِ سانہِ کٔشیٖرِ منٛز تہِ تِکیٛازِ کینٛہہ تورٕکۍ لُک آے یور یورٕکۍ گٔے تور ییٚمہِ سۭتۍ یہِ اَکہِ قٕسمٕچ اَکھ کُمنِکیبٕل ڈِزیٖز بَنے یُس یہِ مَلیریا چھُ یہِ چھُ خوٗنَس اَکھ اِنفٮ۪کشَن گژھان اَکہِ ٹایپُک اَکھ اِنفٮ۪کشَن گژھان ییٚہِ سۭتۍ لنٛگٕز چھِنہٕ ہٮ۪کان پَتہٕ اِنسان لنٛگزَن منٛز چھِنہٕ ہٮ۪کان بَرابَد اِیَر وٲتِتھ کِہیٖنۍ مطلب چھِ یی یُس یہِ مَلیریا چھِ یہِ چھِ أکِس انسانَس سٕنٛدۍ خٲطرٕ واریاہ مُشکل بَنان کیٛازِ اگر نہٕ اَتھ جلدی علاج گژھِ کِہیٖنۍ یہِ بَنہِ خطرناک أکِس اِنسان سٕنٛدِ خٲطرٕ ییٚمہِ سۭتۍ سُہ جان ہیٚکہِ دِتھ اَمہِ خٲطرٕ کیٛاہ چیٖز پَزِ اَسہِ کَرُن پرٛے مطلب پِرٛکا پِرٛکاشَنٕز کَم پَزَن اَسہِ نِنۍ اَتھ أکِس اِنسانَس ییٚلہِ مطلب أمِس ملیریا چھِ گژھان گۄڈنیُک یُس سوال چھِ أمِس بَرابَد میٚڈِکَل ٹِرٛیٖٹمٮ۪نٛٹ نیُن یہِ أمِس ڈاکٹَر صٲب وَنہِ تہِ چھِ أمِس فالو کَرُن پٕلَس چھِ أمِس کَرٕنۍ کٲم أمِس چھِ چیٚنۍ ترٛیش پاکہٕ وِتھ یِتھَے کَنۍ چھِنہٕ أمِس تٕرٕنۍ ترٛیش چیٚنۍ بیٚیہِ چھُ أمِس ٹایمہٕ ٹایمہٕ کھیوٚن دَوا دَوا کھٮ۪نہٕ پَتہٕ کَرِ یہِ کٲم تہٕ اَصٕل پٲٹھۍ روزِ یہِ أکِس صاف أکِس ایریاہَس منٛز یَتیٚتھ نہٕ کانٛہہ تہِ گنٛدگی آسہِ ییٚلہِ صاف ایریاہَس منٛز روزِ أمۍ سُنٛد یُس یہِ دَوا چھِ یہِ کَرِ کٲم مَلیریاہن اَگَر أسۍ وٕنۍکٮ۪نُک رِکاڈ وٕچھو ملیریاہَس سۭتۍ موٗدۍ واریاہ پاپُلیشَن ہِندُستانٕچ اَگَر یہِ وٕچھو یہِ چھِ ڈِزیٖز وٕلٹہٕ اَکھ خطرناک بٮ۪مٲرۍ ییٚمہِ سۭتۍ واریاہ موٗدۍ اَمہِ سۭتۍ چھِ اَکھ اِنسان گۄڈَے چھِ أکِس اِنسانَس فیٖوَر کھَسان اور تَمہِ پَتہٕ کیٛاہ چھُ گژھان کٲم تَمہِ پَتہٕ سُہ ڈہیریا تہِ ہٮ۪کان گٔژھِتھ تَمہِ پَتہٕ یُس تٔمِس خوٗن یعنی کہِ بٕلَڈ تَتھ منٛز چھِ اِنفٮ۪کشَنٕز گَژھان غَرض چھُ مےٚ یی وَنُن یُس یہِ مَلیریا چھِ یہِ چھِ اَکھ مُہلِک بٮ۪مٲرۍ یہِ چھِ خَطرناک بٮ۪مٲرۍ اَکھ یُس اِنسانَس ہیٚکہِ زُو دِتھ اِنسان ہیٚکہِ اَمہِ بٮ۪مٲرِ سۭتۍ زُو دِتھ یی چھُ مطلب وٕنۍکٮ۪نَس آسہِ اَمچہِ مطلب أسۍ کَمہِ آیہِ ہٮ۪کو اَتھ نِش پرہیز کٔرِتھ یِمَے یِمَے چیٖز چھِ اَسہِ کَرٕنۍ یِمَے یِموُے چیٖزو سۭتۍ چھِ اَسہِ روزُن پَتھ اگر أسۍ بیٚیہِ کہِ حِساب تہِ وٕچھو یُس یہِ ملیریا چھِ اَگَر نہٕ اَتھ مطلب اِنسان ٹِرٛیٖٹمٮ۪نٛٹ کَرِ کِہیٖنۍ وِدٕن ڈیز منٛز ہیٚکہِ نَفَر مٔرِتھ اَگَر أسۍ وٕچھو تَقریٖباً دَہ ساس کھۄتہٕ ژٔرۍ لُکھ موٗدۍ اَمہِ ملیریا بٮ۪مارِ سۭتۍ کینٛژھن ؤرِیَن منٛز ہِندُستانَس منٛز یُس یہِ ملیریا چھِ یہِ تہِ چھِ اَکھ ڈِزیٖز اَکھ اَمیُک علاج چھِ مَگَر تیٚلہِ ہیٚکہِ اِنسان اَمیُک علاج کٔرِتھ ییٚلہِ اِنسان پانہٕ سٮ۪ٹٕل آسہِ اِکنامِکٔلی کَمَس کَم گژھِ یہِ آسُن پَنٕنۍ بیسِک نیٖڈٕز ہٮ۪کان فُل پھِل کٔرِتھ وٕنہِ وٕچھو اگر أسۍ ملیریا چھِ یُس یہِ ملیریا چھِ مٮ۪کزِمَم یِم چھِ بِلو پوٗوَرٹی لاینٕکۍ ہِندُستانَس منٛز روزان یا کٔشیٖرِ منٛز کُنہِ تہِ جایہِ یِم نفر چھِ روزان یِم نہٕ پَنُن غذا چھِ ہٮ۪کان کھٮ۪تھ کِہیٖنۍ تِم کیٛاہ چھِ کَران کٲم تِم چھِ نیران تُلان موٚکُر بَتہٕ مٔکٕرۍ چیٖز تُلان اَگَر تِہِنٛز صفٲیی وٕچھو تِمَن آسَن نہٕ نَم تہِ تُلِتھ کِہیٖنۍ یِم تِہٕنٛز پَلَو چھِ تِم تہِ آسَن مٔکٕرۍ یُس تِہُنٛد کھٮ۪ن چٮ۪ن چھُ سُہ تہِ آسہِ موٚکُر اَمہِ کِنۍ چھِ یہِ ملیریا أکِس اِنسانَس ہٮ۪کان زُو دیٛانٲوِتھ اَگَر تِہُنٛد أسۍ وۄتھُن وۄتھُن بِہُن وٕچھو تہٕ سُہ تہِ چھِنہٕ تِہِنٛدِ خٲطرٕ ٹھیٖک یا پرٛاپَر آسان کِہیٖنۍ آسان